سٲنِس گامَس منٛز اگر زِ کانٛہہ شُگر پیشَنٛٹ آسِہ پَتہٕ چھُ سُہ تٔمِس أسۍ چھِ پَتہٕ گَریلوٗ علاج یِتھ کٔنۍ چھِ گژھان سُہ گریلوٗ علاج أسۍ چھِ مان ژٕ کھٮ۪نَس چٮ۪نَس منٛز چھُ سُہ کَران کٲم سُہ چھِ تٔمِس چھُ پٮ۪وان کھیوٚن مطلب ییٚلہِ سُہ غٕذا وٕذا چھُ کینٛہہ کھٮ۪وان سُہ چھُ کَران کٲم تٔمِس چھِ پٮ۪وان سبزی کھیٚنۍ زیادٕ سبزی چھِ یِتھ کٲٹھۍ زِ سُہ پٮ۪وان تٔمِس چھُ پٮ۪وان ہاک کھیوٚن اَلہٕ چھُ پٮ۪وان تٔمِس کھیٚنہِ تہٕ بیٚیہِ چھُس اگر سُہ ہُتہِ کھے ٹماٹر تہِ چھُ سُہ کھٮ۪وان مٔنٛزۍ چھُ سُہ ہاکَس بناوان زٕ قٕسٕم اَکہِ لَٹہِ یا بنایہِ سُہ ژھٹہٕ ہاک یا بنایہِ سُہ ژیٹہٕ ہاک تہٕ کھٮ۪وان چھُ سُہ ژیٹہٕ ہاک تہِ یا کُنہِ دۄہ کھے ژھٹہٕ ہاک کُنہِ دۄہ کھے اَلہٕ کُنہِ دۄہ کھے ٹماٹر تہٕ بیٚیہِ چھِ پٮ۪وَان تٔمِس چھُ تٔمِس علاج سلاد تَتھ منٛز چھُ یِوان لٲر مُجہِ بیٚیہِ چھُ یِوان لیٚمبۍ تہٕ ہیٚکہِ سُہ سُتہِ کھٮ۪تھ لیٚمبۍ تہِ چھِ تَتھ زیادٕ کھۄتہٕ زیادٕ علاج تہٕ دۄیِم چھِ أسۍ کَران کٲم ییٚلہِ وۄنۍ یہِ کھٮ۪نَس چٮ۪نَس منٛز چھُ سُہ یہِ کَران مطلب کھیوٚ تٔمۍ یہِ سبزی بتہٕ ہُہ کھیوٚوُن یہِ کھیوٚوُن دۄیِم چھِ أسۍ مٮ۪وَن منٛز کَران کٲم أسۍ ہٮ۪کو کھٮ۪تھ اَسہِ چھِ آز آسان ژیرٕ تِم چھِ آسان ژۄچہِ تِم ہٮ۪کو أسۍ کھٮ۪تھ ژیرٕ ہٮ۪کو کھٮ۪تھ أسۍ ٲر ہٮ۪کو کھٮ۪تھ بیٚیہِ چھِ اَسِہ آسان ہُم سِٹرٛابٔری تِم تہِ ہٮ۪کو أسۍ کھٮ۪تھ سِٹرٛابٔری تہِ چھِ أسۍ ہٮ۪کَان کھٮ۪تھ تہٕ بیٚیہِ چھِ أسۍ اگر أسۍ ہُم کھٮ۪مو سنٛگتر تِم تہِ ہٮ۪کو أسۍ کھٮ۪تھ سنٛگتر تہِ تہٕ بیٚیہِ چھُ پٮ۪وان اَتھ کھیوٚن کِوِی کِوِی تہِ چھُ آسان اَتھ زیادٕ کھۄتہٕ زیادٕ علاج شُگرَس اَمہِ سۭتۍ چھُ شُگر گژھان کم تہٕ بیٚیہِ چھِ أسۍ ہٮ۪کَان کھٮ۪تھ اَتھ زامُت دۄد زامُت دۄد چھُ پٮ۪وان اَتھ کھیوٚن تہٕ بیٚیہِ چھُ پٮ۪وان اَتھ کھیوٚن یہِ أسۍ چھِ اَنان تِم سِٹرٛابٔری تَتھ چھِ أسۍ کَڑان سُہ جوٗس یا سنٛگتر چھِ اَنان تِمَن تہِ چھِ پَتہٕ أسۍ سُہ جوٗس کَڑان تہٕ چٮ۪وان چھُ سُہ جوٗس تہٕ سُتہِ چھُ اَتھ علاج بیٚیہِ چھِ أسۍ کھٮ۪وان یَتھ یہِ ٹماٹر زیادٕ ٹماٹر تہِ چھِ أسۍ زیادٕ کھٮ۪وان تَتھ چھُ اسہِ کَران چھُ سُہ أسۍ رَنان تہٕ تَتھ چھِ أسۍ سٲری مسال پٮ۪وان ترٛاوٕنۍ تہٕ سُہ چھِ پٮ۪وان اَسِہ کھیوٚن اَتھ ٹماٹر تہِ تہٕ سُتہِ چھُ اَتھ گژھان واریاہ زیادٕ بہتر یَتھ شُگر کم کَرنہٕ خٲطرٕ تہٕ یِم اَمہِ سۭتۍ چھُ گَژھان شُگر کَنٹرٛول